بہٕ گٔیَس اَکہِ دۄہ پَہلگام کِنۍ سُہ چھُ واریاہ زیادٕ خوٗبصوٗرت تور چھُ واریاہ اَصٕل واریاہ زیادٕ نظارٕ بہٕ چھَس سُہ سفر واریاہ زیادٕ یاد کَران بہٕ چھَس بیٚیہِ یَژھان تور گژھُن کیونٛکہِ تورٕ چھِ واریاہ واریاہ رٔتۍ رٔتۍ چیٖز تہٕ تورٕ چھِ واریاہ صاف ہوا تہٕ واریاہ کُلۍ چھِ تورٕ تورٕ چھُ سبزی سبزی تورٕ چھُ سورُے سبٕز تورٕ چھِ واریاہ رُت نظارٕ تَپٲرۍ چھُ اِنسانَس دِل خۄش گژھان تور چھِ اِنسان یَژھان بیٚیہِ تہٕ بیٚیہِ گژھُن پَہلگام چھُ واریاہ زیادٕ اَصٕ ل مےٚ چھُ سُہ سفر ہمیشہ یاد پٮ۪وان سُہ سفر چھُ میٛانہِ خٲطرٕ واریاہ زیادٕ یادگار روٗدمُت سُہ سَف تَتھ سَفرَس منٛز چھُ مےٚ واریاہ زیادٕ اٮ۪نجاے کوٚرمُت واریاہ حَدٕ کھۄتہٕ زیادٕ اٮ۪نجاے کوٚرمُت تہٕ تَتہِ لَگیاو اَسہِ واریاہ مَزٕ تَمہِ دۄہ بہٕ چھَس یَژھان تور بیٚیہِ وَنہِ گژھُن تہٕ تَتہِ بیٚیہِ تِم مَزٕ کَرٕنۍ یِم مےٚ مَزٕ تَمہِ دۄہ تَتہِ کٔرۍ